اَگر بہٕ کَتھ کَرٕ تَمہِ ٹایمٕچ ییٚمِچ بہٕ ییٚمہِ وِزِ مےٚ اَکھ واریاہ ضٔروٗری اِمپاٹنٛٹ ڈیِسِجَن یعنی کہِ مَشوَرٕ اوس نیُن پنٛنہِ لایفہِ رِلیٹِڈ اکچُلی یا یہِ یہِ اوس میون شاید اوس مےٚ یہ مےٚ چھُنہٕ وٕنۍکٮ۪س تھوڑا پوٗرٕ پٲٹھۍ یاد کیٚنٛہہ پٔرفٮ۪کٹ ٹٮ۪نتھٕ اوس مےٚ مۄکلومُت وۄنۍ اوس مےٚ کَرُن چوٗز أسۍ چھِ وٕنۍ کٮ۪نَس تام چھِ مےٚ باسان یہِ ساروی کھۄتہٕ بہتریٖن ڈیٚسِجَن اوس میٛانہِ خٲطرٕ یہِ یِم ٲسۍ زٕ ڈِیٚسِجن اَکھ اوس ٹُوٮ۪لتھٕ پَتہٕ بیٛاکھ اوس ٹٮ۪نتھٕ پَتہٕ یُتھُے مےٚ ٹٮ۪نتھٕ کوٚر مطلب کا پاس کوٚر یُتھُے مےٚ ٹٮ۪نتھٕ مۄکلو کٔرِتھ وۄنۍ اوس مےٚ کَرُن چوٗز کہِ مےٚ اوس یہِ اوس مےٚ وٕچھُن بہٕ کیٛاہ رَٹہٕ تَمہِ پَتہٕ اوس مےٚ وٕچھُن وَ کیٛاہ رَٹہٕ بہٕ میٚڈِکٕل رَٹا سِٹرٛیٖم پٮ۪ٹھ چھِ ڈِپٮ۪نٛڈٮ۪نٛٹ آسان کہِ سِٹرٛیٖم کیٚاہ رَٹہٕ بہٕ تی اوس مےٚ وٕچھُن وۄںۍ اَمہِ پتہٕ مگر مےٚ اوس نہٕ خیال یِوان بہٕ رَٹان میٚڈِکَل نان میٚڈِکَل رَٹا آٹٕس رَٹہا بیٚیہِ کیٚنٛہہ رَٹا کیٛاہ رَٹہٕ مےٚ اوس مطلب اَیڈِہٕے رَٹہا تہٕ رَٹہٕ کیٛاہ بہٕ لیکِن ٲخٕر کار گۄڈٕ روٚٹ مےٚ آٹٕس مطلب گۄڈٕ روٚٹ مےٚ مٮ۪ڈِکَل مٮ۪ڈِکَل مگر گَرِکۍ ٲسۍ ناراض مےٚ گَرِکیو دوٚپ ژےٚ کیٛاہ روٚٹُتھ یہِ میڈِکٕل ژے پَزِ ہی نہٕ مٮ۪ڈِکَل رَٹُن کیٚنٛہہ تِکیٛازِ تَمہِ وِزِ ہَسا اوس میون یُس نان مٮ۪ڈِکَل اوس یہِ ہَسا اوس مےٚ واریاہ اَصٕل تِکیٛازِ میتھَس کُن ہَسا اوس مےٚ فوکَس گَرِکۍ ٲسۍ یَژھان ژٕ رَٹ یِہوٚے میتھٕس یعنی کہِ نان مٮ۪ڈِکَل وۄنۍ کرہوس بہٕ گرِکیوٕے فورٕس وورٕس نان مٮ۪ڈِکَل لیکِن وقت گوٚو بہٕ اوسُس پَنٕنۍ پٲٹھۍ پَران گرکیو دوٚپ ہے یہِ گوٚو نہٕ پَرُن کیٚنٛہہ ییٚلہِ اَصٕل تیٚلہِ گژھِ آسُن زَبَردَس پٲٹھۍ پَرُن ژُکھ ٹایم کَران زایہِ لوگ مےٚ گَرکیو پَرُن ہے یہِ کیٛاہ چھُکھ ژٕ پَران اَتھ چھِنہٕ وَنان پَرُن کیٚنٛہہ واریاہ چیٖز ؤنۍ مےٚ تِمو گَرِکیو اَتھ رِلیٚٹِڈ تَمہِ پَتہٕ ہَسا روٚٹ مےٚ آ کوٚر مےٚ کھوٚت مےٚ شرارت شرارت تہٕ باقٕے کوٚر مےٚ اَکھ چیٖز مےٚ روٚٹ پَتہٕ آ پانَے کھۄنٛگتہٕ مَنٛگہٕ آٹٕس پوٚر مےٚ آٹٕس واریاہَس ٹایمَس یہِ اوس مےٚ لایفہِ ہُنٛد سوال اَمہِ وِزَن یَس مےٚ یورٕ مےٚ ڈیٚسِجن تہِ نِنۍ مےٚ نی پانَے ڈیٚسِجن مےٚ روٚٹ آٹٕس یُتھٕے مےٚ آٹٕس کَمپٕلیٖٹ کوٚر مگر اَتھ منٛز چی اَتھ دوران ہَسا گٔے چیٖز اَکھ کیٛاہ گوٚو کہِ بہٕ چھُس پَران وۄنۍ چھُس بہٕ گَژھان سُکوٗل تہِ تَتہِ ہایر سٮ۪کَنٛڈرِیَس ماگام سایڈٕ اپٲری چھُس بہٕ گژھان تہٕ بہٕ کَنٛٹِنیوٗ گژھان گژھان گژھان ییٖتِس کال وۄنۍ اٮ۪کزام تہِ ووت مگر اَتہِ ہَسا اوس اَکھ رِلیٚٹِو آسہِ کیٛاہ اوس اَتہِ اوس اَکھ رِلیٚٹِو آس سون مطلب سُہ اوس تَتہِ وایِس پرٛنٛسٕپٕل کِنہٕ پرٛنٛسِپٕل تَمہِ وِزٮ۪ن تٔمِس کھوٚت شا تٔمۍ وُچھنس بہٕ انٛگ تہٕ منٛگ تٔمۍ ووٚن مےٚ عاقب ژٕ چھُکھا ییٚتہِ پَران یِتھَے کٔنٮ۪تھ دوٚپمس اَہن حظ بہٕ چھُس ییٚتی پَران دوٚپُن ہے ژےٚ کیٛاہ چھِ سٹرٛیٖم رٔٹمٕژ اَ تمہِ وِزِ ٲسۍ عام طور آسان ہاے لایِٹ اوس مٮ۪ڈِکٕل مٮ۪ڈِکٕل دوٚپمس مےٚ حظ آٹٕس أمِس کھوٚت شرارت دوٚپُن ژےٚ چھِ گرِ سٲری مٮ۪ڈِکَل وٲلۍ ژےٚ کیٛازِ روٚٹُتھ آٹٕس ہے دوٚپمس ہے بہٕ حظ آس یِتھَے کٔنٮ۪تھ آز روٚٹُم آٹٕس تہٕ مےٚ حظ آو نہٕ حِساب اتھ تَمہِ آے کیٚنٛہہ مٮ۪ڈِکَلَس منٛز أمۍ دوٚپ نہ یہِ چھِ چینٛج کَرُن کیٛاہ دوٚپنم نَہ یہِ چھِ چینٛج کَرُن مےٚ ہسا کٔر اکھ چیٖز مےٚ دوٚپ گِرِکٮ۪ن دوٚپمس ہے مےٚ چھُ یِوان ہِتھ تِمو دوٚپ اے رٹ اَصٕل چھی أمۍ ہسا کَرنونَس بہٕ پانَے چیٚنٛج مگر اٮ۪کزام چھُ أمِس دوٚپ مےٚ بہٕ کیٛاہ کَرٕ مےٚ اٮ۪کزام چھُ نزدیٖک دوٚپُن سُہ تھاو سُہ مےٚ پٮ۪ٹھ تانٮ۪تھ سُہ کرناوتھ بہٕ ژٕ پاس مگر ییٚلہِ نہٕ مےٚ پوٚرمُتٕے اوس مٮ۪ڈِکَل اٮ۪کزام اوس نزدیٖک یُتھٕے مےٚ وۄنۍ وۄنۍ چھُس بہٕ پیٛاران وۄنۍ کَرِ یِہوٚے کیٚنٛہہ کوٚرُم روٚٹ مےٚ یہِ مِڈِکل سِٹرٛیٖم لٔج مےٚ مگر تٔمۍ بِچٲرۍ مےٚ چھُ وٕنہِ یاد تٔمۍ سُنٛد مطلب سُہ چھِ مےٚ اُستاد تہِ روٗدمُت أمۍ پرنونَس تہِ تٔمۍ مگر تٔمۍ ہَسا دِت نہٕ مےٚ پونٛسٕے دِنہٕ تٔمۍ دِت پانَے پونٛسہٕ اٮ۪ڈمِشن کرنووُن مےٚ یہِ سَہ ڈیٚسِجن اٮ۪ڈوایِس ٲس مےٚ سر نہِ طرفہٕ مےٚ ہسا کٔر سۄ فالو تَمہِ وِزِ یُس واریاہ ضُروٗری کہِ پتہٕ ہَسا آو مےٚ لیٚٹر آن سمٕجھ کہِ یہِ چھُ ضُروٗری آسان مٮ۪ڈِکٕل رَٹُن ٹُوٮ۪لتھَس تام اگر تُہۍ چینٛج تہِ کٔرِو اَمہِ پَتہٕ مگر گۄڈٕنٮ۪تھ ہَسا گژھِ آسُن سُہ ہَسا ٲس مےٚ واریاہ بیوٗٹِفُل ڈِیٚسِجَن تَمہِ وِزِ اَگر بہٕ آٹسٕے پَرٕ ہا پرٛابلِم گَژھِ ہہ نہٕ مےٚ کیٚنٛہہ تہٕ مَگر أسۍ چھِ وَنان مطلب بیس ہِش چھِ باسان پَرنہٕ کہِ حِساب تہِ آرٹسس منٛز چھِ تَمہِ آیہِ تہِ لُکھ پَران کہِ اگر جَنرَل کَتھ کَرو سُہ گوٚو کھال کانٛہہ پرِ وَپ کوٚر مےٚ تَمہِ پَتہٕ ٹُوٮ۪لتھ یُتھُے مےٚ ٹُوٮ۪لتھ کَمپٕلیٖٹ مَکلو کٔرِتھ وۄنۍ اوس مےٚ گَرے بِہِتھ وۄنۍ دوٚپ گَرِکیو کیٛاہ چھُے کَرُن مگر تَمہِ برٛونٛہہ ہسا ٲس یہِ آس ترٛےٚ ڈیٚسِجَن یِم مےٚ نی تَمہِ برٛونٛہہ ہسا ٲس بیٛاکھ ڈیٚسِجَن کیٛاہ ٲس بیٛاکھ ڈیٚسِجَن اَکٕے کرٕ نہٕ بہٕ کیٚنٛہہ بہٕ کرٕ ترٛےٚ شیر تَمہِ وِز ہَسا ٲس بیٛاکھ ڈیٚسِجن سُہ اوس لنٛگویج رِ اِنٛگلِش لنٛگویج اَمہِ وِزِ ہَسا اوس کریز یہِ مگر بہٕ اوسُس سونٛچان ہے یہِ کَتہِ ہیچھو لنٛگویج یہِ ہَسا چھِنہٕ پاسبٕل کہِ أسۍ ہٮ۪کو انٛگلِش ہیٚچھِتھ یہِ چھِ یہِ چھِ شُرۍ گِیا وَنان کوچِنٛگ سٮ۪نٛٹرن منٛز ہٮ۪چھِو بہٕ اوس اَتھ مزاق بَنان مگر تَمہِ وِزِ ہَسا وُچھ مےٚ اَکھ نفر گژھان سۄ ہیٚچھان مےٚ پیوٚو تٔمۍ سُنٛد سَکھ اِمپرٛٮ۪شَن مے دوٚپ نہ سا یہِ ہیٚچھو تِکیازِیہِ لٔڑکہٕ ہَسا چھِ ہٮ۪کان بوٗلِتھ ییٚلہِ أمۍ بوٗل بہٕ کیازِ ہٮ۪کہٕ نہٕ پَتہٕ ہَسا گوس بہٕ لٮ۪نٛگویج کَرنہِ تہِ پَتہٕ تَمہِ پَتہٕ اوس مےٚ وۄنۍ رَٹٕنۍ سِٹریٖم مگر ییٚمۍ اِنٛگلِش مےٚ لنٛگیج کَرنہِ گوس بہٕ اَتہِ ہَسا گوس بہٕ اِمپرٛٮ۪س اَمہِ لنٛگویج سۭتۍ مےٚ دوٚپ بہٕ رَٹٕنا سُے چیٖز یُس اتھ لنٛگوجہِ سۭتۍ رِلیٚٹِڈ آسہِ کَران سُہ ہَسا بوٗ مےٚ سرن وَرن نِش لِٹریٚچر اِنٛلِش لِٹریٚچر مےٚ ہسا کوٚر بہٕ گوس بیٚکِس جاے اوس گَرِ کٮ۪ن کَرُن اٮ۪ڈمِشن بہٕ گوس دوٚن ژورن پٮ۪ٹھ اوٗرۍ گَرِکٮ۪ن کٔر مےٚ کال دوٚپ مےٚ رٔٹۍزیو اِنٛگلِش لِٹریٚچر یُتھٕے مےٚ گَرِکٮ۪ن کال کٔر یِمو ہَسا کوٚر اڈمِشن اِنٛگلِش لِٹریٚچرس منٛز یُس میٛانہِ خٲطرٕ واریاہ بیوٗٹِفُل اوس آلدھو کہِ لُکھ چھِ واریاہ تِم چھِ وَنان صِرف مٮ۪ڈِکَل مٮ۪ڈِکَل مٮ۪ڈِکَل ژۄپٲرۍ چھِ چَلان مٮ۪ڈِکَل نان مٮ۪ڈِکَل مٮ۪ڈِکَل نان مٮ۪ڈِکَل لیکِن اَتھ پُزِشَن پٮ۪ٹھ وَنُن بہٕ رَٹہٕ آٹٕس بہٕ رَٹہٕ آٹسَس منٛز لِٹریٚچَر اِنٛگلِش لِٹریٚچَر لُکھ واریاہ کَم ٲسۍ رَٹان لِٹریٚچَر اَتھ مَنٛز ہَسا ٲس اکھ چیٖز یِم لِٹریچَر رَٹَن وٲلۍ چھِ آسان یِمَن ہَسا چھِ پویٹرٛی آسان پَرٕنۍ یِمَن چھِ ناول آسان پَرٕنۍ یُس واریاہ مُشکِل چیٖز چھُ یہِ اوس نہٕ چھِنَہ وَنان ایٖزی ؤرٕک کیٚنٛہہ سَہل کٲم ٲس نہٕ یہِ کیٚنٛہہ تُہۍ کٔرۍہِو تہٕ رَٹہِ ہے تہٕ بَس یُتُے اوس اَتھ ہَسا اوس مطلب محنت کَران اتھ گژھِ ہے اِنٛگلِش تہِ زَبردَس آسُن پَتہٕ ہَسا رٔٹ مےٚ یہِ آ رٔٹ مےٚ یہِ اِنٛگلِش روٚٹ مےٚ لِٹریٚچَر أتھۍ لِٹریٚچَرَس منٛز لٔج مےٚ اکھ پَکُن پَکُن پَکُن پَکُن یورٕ لٔج مےٚ کٔہ کٔر مےٚ یورٕ اِنٛگلِش لنٛگویج تہِ کَنٛٹِنیوٗ مگر مےٚ ہَسا آو تیوٗتاہ فٲیدٕ اَمہِ سۭتۍ اَمہِ لنٛگویج سۭتۍ تہٕ بیٚیہِ اِنٛگلِش لِٹریٚچَر سۭتۍ تِکیٛازِ مےٚ ہَسا اَقمو پَنُن پان بہٕ اوسُس ٹُوٮ۪لتھَس تام ییٚلہِ بہٕ کُنہِ جایہِ گژھان بہٕ ہَسا اوسُس ہٮ۪کان بوٗلِتھ ہے کرٕ ہا مےٚ سۭتۍ کَتھ مگر مےٚ ہسا ٲس بولتی گژھان بنٛد بہٕ اوسُس سُہ شاینٮ۪س ٲس مےٚ منٛز مَہ کھوٚژان اوسُس بہٕ بہٕ اوسُس واریاہ زیادٕ کھۄژان بہٕ اوسُس دَپان بہٕ کیٛاہ کَرٕ بہٕ وۄںۍ کِتھ کٔنۍ دِمہٕ بہٕ أمِس جواب یَتھ کَتھِ یَتھ کیٛاہ کَرٕ بہٕ مےٚ اوس سَکھ ٹٮ۪نشَن وۄتھان مطلب یُتھٕے مےٚ کانٛہہ آسہِ ہہ نہ کیٚنٛہہ کۄسچن وَنان مےٚ اوس دَباو وۄتھان بہٕ اوسُس ژلان بہٕ اوسُس دَپان یہِ یہِ ترٛایہِ مےٚ کۄسچن مےٚ گَژھِ بولتی یی بنٛد اگر مےٚ پتاہ تہِ آسہِ ہے مگر آز ہسا چھُس بہٕ وَنان ترٛایہِ ہَنا کانٛہہ کۄسچن اِنٛگلِش مےٚ وَنہِ ہےنہ سر برٛونٛہہ کَنۍ کھژ سِٹیٚجس پٮ۪ٹھ ژٕ بول یہِ کَمہِ وجہ سۭتۍ گوٚو یہِ گوٚو مےٚ اِنٛگلِش لِٹریٚچر کہِ وجہ سۭتۍ تہٕ اَمِچ کانفِرنٕس مٮ۪لے مےٚ صِرِف لنٛگویج سۭتۍ یُتھٕے مےٚ تَمہِ وِزِ سُہ مشور دیُت نفرن أکۍ دوٚپُن ژٕ کر لنٛگویج یہِ ہسا چھِ واریاہ ضُروٗری تِکیٛازِ تَمے سۭتۍ ہَسا ہَسا مےٚ چھُ مےٚ چھُ اکھ کنسٮ۪پٹ روٚٹمُت کہِ اگر ژےٚ خبر کۭژاہ پتہ ٲسی مگر ژےٚ منٛز آسہِ نہٕ مطلب شمتاکِس برٛۄنٛہہ کُن یِنٕچ سۄ کانفرنٕس لٮ۪وَل آسہِ نہٕ ژےٚ منٛز کیٚنٛہہ مطلب فیس کَرن لُکَن لُکھ آسَن برٛۄنٛہہ کُن ژٕ آسَکھ کھۄژان کھۄژُن اگر مَکلے ژےٚ منٛز گوٚو ژٕ ہٮ۪ککھ لایفہِ منٛز پرٛٮ۪تھ کُنہِ جایہِ اٮ۪چیٖو کٔرِتھ یہِ ژٕ یَژھکھ تی ہَسا چھِ دِوان اَسہِ یہِ لنٛگویج اَمی سۭتۍ ہَسا آے مےٚ سُہ کھۄژُن وۄژُن ژوٚل مےٚ اَمہِ سۭتۍ یُس بہٕ کھۄژان اوسُس اگر مےٚ پتہ تہِ ٲس آسان مےٚ ووٚنمو تۄہہِ گۄڈنٮ۪تھٕے اگر اَکہِ دۄہ ہسا پھسیٛاوُس بہٕ اگر مےٚ پتہ تہِ ٲس آسان سُہ اوس ترٛاوان کۄسچَن بہٕ ہسا اوسُس کھۄژان بہٕ اوسُس دپان آز پھسے آز ترٛاون نہٕ کیٚنٛہہ یا گَرِکۍ ٲسۍ وَنان ہے نا قٲبِل یہِ چھِ نا قٲبِل بَلاے أمِس چھِنہٕ پیی کیٚنٛہہ اِنسَلٹ ٲسۍ آسان ژۄپٲرۍ دَپان ٲسۍ یہِ چھِنہٕ پَرٲنی ژۄپٲرۍ ٲسۍ وَنان یہِ چھِ نا قٲبل یُتھُے مےٚ لنٛگویج مۄکلٲو کٔرِتھ لُکھ ییٚلہِ مےٚ لُکھ وُچھ ییٖتیاہ تہِ لُکھ ٲسۍ وۄنۍ چھِ قٲبل ژپٲرۍ ہَسا لٔج مےٚاٮ۪پرِشیٹ کَرٕنۍ مےٚ لٔگۍ یوٗٹوٗبَس پٮ۪ٹھ پَنٕنۍ ویٖڈیوز کھالٕنۍ یہِ اوس یہِ ریٖزَن کہِ مطلب مےٚ کِتھ کٔنۍ مِلے سۄ اٮ۪ڈوایِس مطلب سۄ اٮ۪ڈوایِس کٔمۍ سٕنٛز ٲس سۄ سۄ اَڈ یوٗجؤلی اگر بہٕ مطلب سۄ اٮ۪ڈوایِس رٔٹۍ مےٚ تٔمۍ سٕنٛز یوٗجؤلی اگر بہٕ پَنٕنۍ کَتھ کَرٕ بہٕ چھُس رَٹان اٮ۪ڈوایز تِمَن نفرن ہِنٛدۍ یِم مےٚ باسَن واریاہ زیادٕ مطلب یِم مےٚ باسَن یِم زَبردَس چھِ لٮ۪جَنڈ لیٚجَنڈ مطلب یِم مےٚ خطرناک قٲبِل چھِ آسان یِمَن منٛز کہِ شمتا چھِ آسان یِمَن مےٚ باسہِ یِمَن منٛز مےٚ باسان چھِ یِمَن منٛز ہَسا چھِ علمِیت یِم مےٚ باسَن سُکالَر چھِ عام طور اگر بہٕ وٕچھَن کانٛہہ عٲلِم بوٚڈ عٲلِم نَفر یہِ سکالَر آسہِ نالیج آسہِ تٔمِس اِنسانَس منٛزَن بہٕ چھُس دَپان بہٕ گژھٕ ہا أمِس نِش بہٕ ونٛہا ہا أمِس کِیٚنٛہہ دِ مےٚ اٮ۪ڈوایز بہٕ کیٛاہ کَرٕ یا اگر بہٕ کانٛہہ سُکالَر وٕچھَن یا پراٮ۪فیسَر وُچھَن بوٚڈ یا بہٕ چھُس رَاٹان تِمَن نِش تہِ اڈوایِز یوٗجؤلی گۄڈٕ پٮ۪وان مٲلِس کَرُن فالو مول گوٚو گۄڈنیُک ٹیٖچَر مول موج گۄڈنٮ۪تھ گژھِ مٲلِس ماجہِ نِش اٮ۪ڈوایز رَٹٕنۍ مگر اگر بہٕ کتھ کَرٕ جَنرَلس منٛز ییٚلہِ تہِ بہٕ کُنہِ جاے وٕچھَن بوٚڈ سُکالَر کانٛہہ اِن مگر چاہے پرٛافیسَر ٲسِنۍ چاہے سُہ دیٖنی لِحاظٕ ٲسۍتن کانٛہہ نَفر بہٕ چھُس گژھان واریاہ خۄش تِمَن نِش اٮ۪ڈوایس رَٹنس خٲطر مےٚ چھِ پَتہ یِمو چھِ لایف منٛز گُزٲرمٕژ واریاہ یِمَن نِش ہنا چھِ اٮ۪کٕپیٖرینٕس بہٕ چھُس تُمنٕے وَنان مےٚ دِیِو کانٛہہ اٮ۪ڈوایز یہِ بہٕ کَرٕ بہٕ چھُس ییٚلہِ تہِ بہٕ مطلب کُنہِ جایہِ گژھٕ بہٕ وٕچھَن تَتہِ بوٚڈ کانٛہہ سُکالَر یا بٔڑۍ بٔڑۍ نفری وٕچھَکھ بہٕ یِم مشہوٗر چھِ آسان بہٕ چھُس تِمَن دَپان مےٚ دیٖتو کیٚنٛہہ کیٚنٛہہ اٮ۪ڈوایس کہِ بہٕ پَرٕ ہا بُکہٕ مےٚ ؤنۍتو بُکَن ہُنٛد تِمَن بُکَن ہُنٛد ناو یِم واریاہ ضُروٗری چھِ یِم اہم چھِ تِمَن نِش چھُس مےٚ اٮ۪ڈوایز رٹان مگر واریاہن نِش رٔٹ مےٚ آز تام اٮ۪ڈوایس مے آو واریاہ فٲیدٕ تہِ بہٕ چھُس وۄنۍ تَوَے رَٹان تِمَن نفرَن نِش اٮ۪ڈوایس یِم واریاہ نیک آسَن لُکھ بیٚیہِ یِم شریٖف آسَن یِم نہٕ کیٚنٛہہ مےٚ چھِ کھران تِم نَفر تہٕ اگر تِمَن نالیج تہِ آسہِ مگر پَتہٕ آسٮ۪کھ گُمنڈ پنٛنہِ جایہِ تِمَن ہٕنٛز اٮ۪ڈوایزٕے چھِ مےٚ کھران اَکھ اٮ۪ڈوایز چھُس بہٕ تِمَن نِش رَٹان یِم واریاہ شریٖف آسَن یِم اَصٕل پٲٹھۍ کَرَن کَتھ یِم طور طریٖقہٕ سان کَرن کَتھ مطلَب تِمَن باسہِ پَنُن پانہٕ باسہِ نہٕ تِمَن کِہیٖنۍ عام طور چھِ مےٚ وٕچھمُت أڑۍ لُکھ تِمَن چھِ پَنُن پان باسان تِم چھِ وَنان أسی چھِ خبر کیٛاہ تِمَن چھِ آسان نالیج مگر تِم چھِ پَنٛنِس پانَس خبر کیٛاہ سَمجان مگر تِمَن نِش چھُس نہٕ بہٕ نال یہِ رَٹان اٮ۪ڈوایز کہِ مَشور کیٚنٛہہ یہِ تِم مےٚ وۄنۍ بہٕ کَرنہٕ سُہ فالوٕے تِکیٛازِ تِمَن چھِ آسان گُمنڈ پنٛنِس پانَس پٮ۪ٹھ تِمن نِش چھُس بہٕ رَٹان اٮ۪ڈوایز یِمن نِش مےٚ باسہِ نَہ یِمَن نِش مِلہِ کیٚنٛہہ یِم ہسا چھِ واقعی چھِ یِم مطلب شریٖف پولایٹلی چھِ یِم کَتھ کَران